مطلب اَکھ زٕ ؤری برٛونٛٹھ چھِ اَسہِ اَکہِ لَٹہِ یۄس اَسہِ مین سَپلَے چھِ یۄس آبٕچ چھِ مین سَپلَے یۄس سٲنِس گامَس منٛز یۄس سۄ پایِپ چھِ سۄ چھِ ٲس پھٹمٕژ میٖنٕز کہِ سۄ ٲس تَتھ اوس کیٛاہ تھام پرٛابلِم گٔمٕژ کہِ آب اوس نہٕ سۄ ٲس ژَلان تٔتھی نیٖرِتھ پَتہٕ اوس نہٕ برٛونٛٹھ کُن اَسہِ سٲنِس گامَس اوس نہٕ سَپلَے گژھان آب کیٚنٛہہ تہٕ أسۍ ٲسۍ نہٕ اَسہِ سانٮ۪ن نَلکَن یِم أسۍ ٲسۍ نہٕ آب اوس نہٕ اَسہِ واتان تو یور کیٚنٛہہ تہٕ تَمہِ پَتہٕ ٲسۍ گژھان پَتہٕ ٲسۍ لگ بگ واریاہ دوٗر لگ بگ زٕ اَکھ گام ترٛٲیِتھ ٲسۍ گژھان أسۍ کہِ گژھان ٲسۍ أسۍ آب انٛنہِ چَنہٕ خٲطرٕ کیٛازکہِ آب چھُ واریاہ ضٔروٗری اَگر اَسہِ سیُن چھُ رَنُن تَتھ خٲطرٕ چھِ اَسہِ آب بَتہٕ چھُ رَنُن تَتھ خٲطرٕ چھِ صُبحَن چھِ اَسہِ بُتھ چھَلُن برٛٮ۪ش چھُ کَرُن سرٛان چھُ کَرُن کہِ آب چھُ اَسہِ ضٔروٗری پَتہٕ کوٚر أمۍ وِلے سٲنِس گامَس منٛز کوٚر أمۍ مطلب اَسہِ پٮ۪ٹھ سانٮ۪ن یۄس لایف ٲسۍ تَتھ پٮ۪ٹھ گوٚو یہِ اَثَر کہِ اَکھ اوس اَسہِ ٹایم گَژھان ویسٹ کیٛازکہِ یُس اَسہِ اِزِلی گَرِ اوس کِچَن یا یُس آنٛگنَن منٛز اوس مِلان کہِ آب پَتہٕ پیوٚو اَسہِ سُہ مطلب گَژھُن دوٗر اَسہِ پیوٚو مطلب تَتھٮ۪ن گژھُن تَتھٮ۪ن پیوٚو اَسہِ ویٹ کَرُن کیٛازکہِ یہِ اوس گامَس منٛز آب پرٛابلِم گٔمٕژ یہِ ٲس نہٕ أکِس گَرَس یا دۄن گَرَن گٔمٕژ کیٚنٛہہ تور پیوٚو اَسہِ گژھُن تَتھٮ۪ن ٲسۍ أسۍ ویٹ کَران کہِ اَسہِ کَر یی وٲرۍ أسۍ رَٹو آب تہٕ أسۍ اَنو گوٚو اَسہِ ٹایم واریاہ زیادٕ ویسٹ اٮ۪نَرجی گٔے ویسٹ أسۍ کیٛازکہِ اَسہِ اوس پٮ۪وان واریاہ زیادٕ مٔنٛزِل کَرُن پَتہٕ تورٕ اَنُن تہٕ بیٚیہِ ٲسۍ نہٕ أسۍ زیادٕ ہٮ۪کان آب سٕٹور کٔرِتھ کیٚنٛہہ کیٛازکہِ تیوٗتاہ مطلب سٕپیس ٲس نہٕ اٮ۪وَلیبٕل گَرِ کہِ أسۍ تھاوو واریاہ زیادٕ آب اَسہِ اوس دۄہَے دۄہَے پٮ۪وان گژھُن سُہ اوس ٹایم کھٮ۪وان تَمہِ سۭتۍ پے سانہِ لایفہِ واریاہ زیادٕ یُس ڈیلی روٗٹیٖن اوس تَتھ منٛز پیوٚو اَسہِ واریاہ زیادٕ اَثَر